آ صحیح أسۍ چھِ یژھٲنے سکوٗلَن منٛز گوٚژھ آسُن کارپیٚنٹری پٕلَمبِنگ سٕژٕ کٲم گٔژھ آسٕنۍ پولٹری گٔژھ آسٕنۍ یا ایٚنمٕل ہسبنٛڈری گٔژھ آسٕنۍ یِم ڈِپاٹمنٹ گژھٮ۪ن آسٕنۍ یِمَن سکوٗلَن منٛز کینٛہہ کیوںکہِ یِم ہیٚچھ ہَن بَچہٕ یہ تہِ کیٛازِکہِ یہِ چھُ یِوان پروفیشنلَن منٛز ییٚلہِ أکِس اِنسانَس پروفیشنَل آسہِ چھُنہٕ پیٚوان بیٚیِس پٮ۪ٹھ سُہ ہیٚکہِ پانہٕ سُہ پانَے کار کٔرِتھ کیٛازِکہِ اگر اَن ایٚمپلایمیٚنٛٹ چھِ آسان کُنہِ ایریاہَس منٛز اگر تَتھ ایریاہَس منٛز أسۍ یہِ بیٚیِس دِمو گرٛاس روٗٹس منٛز نَم نَم کار دِمو یِم پَرناووکھ پروفیٚشنَل پروفیشنٔلی کہِ تِم ہیٚکن یہِ اَپنٲیِتھ تِن منٛز یہِ ٹٮ۪کنیٖکٕس اَمے تھروٗ تِمن تَر فکرِ اَسہِ کِتھ کٔنۍ چھِ کَرٕنۍ کارپینٹرِنٛگ پٕلمبرِنٛگ یا سٕژٕ کٲم کِتھ کٔنۍ چھِ کَرٕنۍ پولٹری فارَم کِتھ کٔنۍ چھِ ترٛاوٕنۍ تہٕ اَنمٕل ہسبنٛڈری کِتھ کٔنۍ چھِ ترٛاوٕنۍ امہِ سۭتۍ ہیٚچھن یِم امہِ سۭتۍ کماین یِم پگاہ اَصٕل پٲٹھۍ پونٛسہٕ کہِ یِم ہیٚکن بہٕ پَننُن یۄس زِندگی ہِنٛدۍ یِم ضوٚروٗرت پوٗرٕ کٔرِتھ یِم پیٚن نہٕ بیٚیِس پٮ۪ٹھ کیٚنٛہہ